مےٚ کوریو راتھ چارجر اکھ آرڈر سُہ ییٚلہِ مےٚ نِش ووت پتہٕ گٔے تتھ تھوڑا پرابلِم تٔمۍ کوٚر مےٚ فونُک جٮ۪ک خراب مےٚ باسیٚو مےٚ چھُ فونسٕے پرابلِم پتہٕ ییٚلہِ مےٚ چیک کرنو سُہ اوس چارجرے ڈُبلکیٹ سُہ اوس واریاہ ؤرٕسٹ کالٹی ہُنٛد چارجر تٔمۍ کوٚر مےٚ فون خراب مےٚ آو فونس کم سے کم دہ ساس رۄپیہِ خرچی اس لیے گژھن نہٕ غلط آیٹم آرڈر کرٕنۍ زٕہٕنۍ